اَکھ ژور کُنہٕ وُہ شَتھ سَتَتھ پانٛژھ ٲٹھ کُنہٕ وُہ شَتھ اَرنَمَتھ شےٚ ژور کُنہٕ وُہ شَتھ نَمَتھ ٲٹھ ٲٹھ کُنہٕ وُہ شَتھ اَرنَمَتھ شےٚ پانٛژھ کُنہٕ وُہ شَتھ اَرنَمَتھ